ہیٚلو اَسلام علیکُم اَصٕل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھِو سٲلِم ٹھیٖک مےٚ ہٮ۪ژیٚو ییٚتی أکِس نَمبر حظ اَز تُہۍ چھِوا چھانہٕ کٲم کران ہیٚلَو ہیٚلَو دوٚپمَو تُہۍ چھِو نا چھانہٕ کٲم کران حظ آ اَسہِ حظ یَتھ مَکانَس حظ ییٚمِس ٲسۍ بیک گِلاس حظ لاگٔنۍ اَتھ حظ چھِ سیرِ کٲم ویرِ کٲم حظ کٔرِتھ تہٕ اَتھ چھِ دارِ دروازٕ لاگٕنۍ وۅں اَگر تُہۍ ٹھیٖک چھِو نہٕ حظ اَگر تۄہہِ ٹایم آسٮ۪و تہٕ اَتھ اَتھ منٛز چھِنہٕ تیٖژاہ کٲم اَتھ حظ اَدٕ ٹھیٖک چھُ اَتھ حظ چھُ کَمرٕ پانٛژھ سَتھ تِم چھِ بِظٲتی یہِ حظ چھُ دُپۅہُر مَکانہٕ اَسہِ حظ تہٕ اَسہِ چھِ دارِ دروازٕ لاگٔنہِ تہٕ دارنٕے لگٮ۪و تۄہہِ ٹایم دراوازٕ چھُنہٕ تیٖتاہ دروازٕ چھِ اَتھ کَمٕے پانٛژھ سَتھ

آ ٹھیٖک بیٚیہِ وُچھِو تُہۍ پانے یی وا نفر سوٗزمو نہٕ تہِ وُچھِو تُہۍ آ تُہٕنٛدُے گژھِ ٹھیٖک حظ یُن اَگر تُہۍ پانَے یِیو نا تۄہہِ چھُ اَصٕل پَتاہ حظ اَمیُک آ باقٕے حظ چھِ کمپُلیٖٹ اَتھ حظ کَریٚو تۄہے کٲم مَگر تۄہہِ چھُو نہٕ شاید یاد حظ کِہیٖنٛۍ اَسہِ حظ ٲسۍ باقٕے کٲم تہِ حظ پانٕے أسۍ حظ صِرف بانٛڈی پورا روزان بانٛڈی پورا اَتہِ حظ سورُے حظ بَنوو تۄہے تۄہہِ چھُو نہٕ بِظٲتی یاد حظ آ سرٛوٚت بَنوو تۄہہِ وُچھ اَتھ دارِ دوازَس تِم تہِ چھِ لٲگِتھ تَمہِ سۭتۍ گژھِ ہے کَمپُلیٖٹ یَتھ چھےٚ نہَ حظ بٔتھِ تۭر پانٕے یِیو سوٗزوٕ آ تۄہہِ آسٮ۪و نا نَفر وتہِ نَفر آسنو نا حظ واریاہ تۄہہِ کیٚنٛہہ نہَ حظ چھُنہٕ کوٗشِش کٔرۍزِیٚو یَتھ چھِ تۭر حظ تَمہِ موسَمن اَتھ حظ لگہِ نہٕ زیادٕ ٹایِم یتھ دروازَس گژھنَس حظ نہٕ لگن پَتہٕ وُچھودروازَن ہُنٛد یمَن دارٮ۪ن ہُنٛد کیٛاہ کٔرۍہوٗس مےٚ کٔرۍزیٚو حظ بہٕ کرہو نا حظ فون تُہۍ تہِ کٔرۍزیٚو مےٚ